ہیٚلو اَسلام وعلیکُم تہ تُہۍ چھِو حظ حِدایَت صٲب لایبریرِیَن اَسہِ حظ ٲس امہِ منٛز ٲسۍ کِتاب زٕ تہٕ مےٚ گٔے یِمن لیٹ وۅنۍ مےٚ وۅنۍ کیٛاہ چھُ فایِن دِیُن یِمَن کِتابَن مےٚ حظ ٲس نِمژٕ ترٛےٚ کِتابہٕ وۅنۍ چھِنہٕ حظ کَم وَم کِہیٖنٛۍ یِمَن کَرُن مےٚ گوٚو تھوڑا لیٹ اسہِ ٲس گَرِ پرٛابلِم تھوڑا تَوَے حظ وۅنۍ کوتاہ اَدٕ توتہِ حظ گَرِ ٲس تھوڑا پرٛابلِمٕے تَوَے حظ گٔے لیٹ نَتہٕ حظ اَنہٕ ہا بہٕ وَقتَسٕے پیٚٹھ اَدٕ حظ ٹھیٖک حظ نہ نہ اسہِ پیٚے تھوڑا اَسہِ حظ پیٚے تھوڑا پرٛابلِم گَرِ تہٕ تَوَے گوٚو نَتہٕ نتہٕ حظ اَنہٕ ہا بہٕ گۄڈنیٚتھٕے یِم

مےٚ حظ ٲس یا مےٚ حظ ٲس یا مےٚ حظ اوس یارَس ووٚنمُت تٔمۍ چھِنہٕ دِژمٕژٕے تَوَے حظ گوٚو تٔمِس اوس مےٚ ووٚمُت أمِس دیٖزِ یہِ کِتاب توٗرۍ

آچھ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ او